گۄڈٕ چھِ مےٚ لوٚگمُت رَنُن ییٚلہِ مےٚ کشمیٖر یوٗنیورسٹی منٛز اٮ۪م اے اِنٛگلِشَش منٛز اَٮ۪ڈمِشَن گوٚو تہٕ اَسہِ نیوٗ اَکھ روٗم رٮ۪نٹَس پٮ۪ٹھ أسۍ روٗدۍ ڈیرَس اَتہِ تہٕ مےٚ اوس بیٛاکھ دوس ییٚمِس زَن جاوید احمد صوفی چھُ ناو سُہ اوس مےٚ سۭتٮ۪ن اوٚتام چھِنہٕ اَسہِ دۄنوٕنی کٕہٲنۍ تہِ کٕہٲنۍ تہِ کُنہِ قٕسمٕچ کُکِنٛگ کٔرۍ مٕژَن گَرِ مگر یُتھُے أسۍ ڈیرَس پٮ۪ٹھ وٲتۍ أسۍ کوٚر اَتہِ سٮ۪ٹ اپ سورٕے تہٕ اَسِہ کٔرۍ کوٗشِش پانہٕ رَننٕچ مےٚ چھُ یاد گۄڈٕ چھِ مےٚ رٔنۍ مٕتۍ ٹماٹر تہٕ اَسہِ گٔیے بازَر تہٕ اَسہِ أنۍ ٹماٹر تہٕ مےٚ رٔنۍ یِم مگر یِمَن گوٚو زبردست مَزٕ تہٕ یہِ ٲس میٛٲنۍ گۄڈنِچ کُکِنٛگ اٮ۪کسپیٖریَنٕس